ییٚتہِ اوس آسان بونٛٹھ ونٛدٕ ییٚتہِ گٔے موسمَس تبدیٖلی آیہِ موسمَس بونٛٹھ اوس آسان ونٛدٕ تاپھ اوس تاپھ تہِ اوس آسان تہٕ أتی اوس تاپھ آسان أتنٕے اوس شیٖن پیٚوان أتنٕے اوس ٲں دوٚر کران أتنٕے اوس روٗد آسان وُنٛکیٚس چھُ آسان یتھ گوٚو یتھ یتھ مَنٛز تہِ گوٚو اسہِ موسمَس مَنٛز آیہِ اسہِ تبدیٖلی یتھ مَنٛز چھُ ونٛدَس مَنٛز چھُ آسان تاپھ آو وۄنۍ یہِ ریٚتہٕ کول یتھ مَنٛز چھُ اسہِ صحیٖح سردی آیہِ أتی چھُ روٗد پیٚوان سردی چھِ أتنٕے چھُ دۄن دۄہن چھُ آسان روٗد دۄن دۄہن چھُ آسان تاپھ تہٕ ییٚتہِ گٔے پوٚلوشَن تہٕ موسمس آیہِ واریاہ تبدیٖلی تہٕ بونٛٹھ کالہِ اوس ونٛدٕ آسان تاپھ اوس آسان ریٚتہٕ کول تہِ اوس اصٕل آسان اَدٕ ریٚتہٕ کالَس مَنٛز تہِ اوس اصٕل تاپہٕ ہان آسان تہٕ آز چھُنہٕ آسان اسہِ یہِ تاپھ ییٚتہِ کیٚنٛہہ ییٚتہِ چھِ أسۍ وُچھان از یُہوے اوٚبُر چھُ آسان اکھ دۄہ چھُ آسان تاپھ ژور دۄہ چھِ آسان اسہِ اوٚبُر صحیٖح آیہِ تبدیٖلی اسہِ موسمس مَنٛز